اگر ہسا أسۍ پنٕنِس زِراعتس اَسہِ ہسا چھُ پؠوان کھاد اگر أسۍ ترٛاوو اَسہِ سون زٔمیٖن ہسا چھُ تمہِ سۭتۍ دران أسۍ ہسا چھِ وۄنۍ دَپان اگر أسۍ پَنُن بوجر ترٛاوو أسۍ ہسا چھُ تَمہِ سۭتۍ روزان زٔمیٖن یَلہٕ اَسہِ ہسا چھِ محنت لگان کم کھادِ سۭتۍ ہسا چھِ اَسہِ محنت لگان زیادٕ اَسہِ ہسا چھُ پؠوان سُہ زٔمیٖن آسن دَریومُت پؠوان چھُ تتھ کھنُن زیادٕ پنٕنہِ بوجرِ سۭتۍ چھُ اَسہِ باسان زٔمیٖن روٗد یَلے اَسہِ چھُ آسان گژھان وۄپدان چھُ تتھ اَسہِ فصٕل تَمے پنٕنہِ بوجر سۭتۍ اَصٕل اَصٕل ژوٗنٛٹھۍ تہِ نیران پرٛؠتھ کُنہِ یتھ ہسا أسۍ ترٛاوو سُہ پَنُن بوجر تَمہِ سۭتۍ ہسا چھُ اصٕل وۄپدان اَسہِ فصٕل امہِ کھادِ سۭتۍ ہسا چھُ پرٛؠتھ کینٛہہ زٔمیٖن اگر أسۍ وارِ ترٛاوو کھاد ہاکہٕ بوٚد ہسا ہیٚمو پتہٕ کھَنُن سُہ تہِ ہسا چھُ آسان دریومُت ژوٗنٛٹھۍ باغن تہِ چھِ ترٛاوَن کھاد سُہ تہِ چھُ آسان دریومُت وۄنۍ چھِ أسۍ پَننُے بوجر کران زیادٕ تر اِستعمال أسۍ چھِ دَپان پَننُے بوجر ترٛاوو تَمہِ سۭتۍ ہسا چھُ زٔمیٖن روزان مُسُٹھ تہٕ فصٕل تہِ چھُ اَصٕل بَنان